یُس ہَسا یہِ آیورویدِک دَوا چھِ آسان یہِ چھِ آسان واریاہ زیادٕ پِیُور کیٛازِ یہِ چھُکھ آسان جںٛگلہٕ منٛز اوٚنمُت کٔڑِتھ یِتھَے کَنۍ جٔڈی بوٗٹی پَتہٕ چھِ أتھی یِم دَوا بَناوان یُس ہَسا یہِ اَتھ چھِنہٕ سایڈ اِفٮ۪کٹ آسان کِہِنۍ یِم ہَسا ہاسپِٹلٕکۍ یِم چھِ آسان دَوا تٕم ہَسا چھِ آسان واریاہ زیادٕ سایڈ اِفٮ۪کٹ کیٛازِ تِم چھِ آسان کیٚمِکَلَن ہٕنٛدۍ بَنیٚیمٕتۍ